بہٕ ہَسا وَنو تۄہہِ تِم پرٲنۍ جَنریشَن تہٕ نٔو جَنریشنہِ ہِنٛز کیٛاہ خصوٗصِیَت چھِ یۄس ہَسا یہِ نٔو جَنریشَن چھِ یہِ ہَسا چھِ واریاہ فاروٲڈ مطلب کہِ واریاہ برٛونٛٹھ چھِ یہِ ڈِجِٹَل ڈِجٹٔلی ٹرٛانزٮ۪کشَنَن منٛز مطلب رۄپیہِ سوزنَس منٛز اَکھ ٲکۍ اَکھ جایہِ پؠٹھ بیٚیہِ جایہِ چھِ گَژھان آز واریاہ ایٖزی یۄس ہَسا یہِ برٛوٗنٛٹھِم جَنریشنہِ منٛز ٲسۍ نہٕ یہِ گَژھان کینٛہہ پرٛٲنِس کالَس منٛز ٲس نہٕ یہِ گَژھان کینٛہہ تِمَن دۄہَن ہَسا ٲسۍ سوزان ٲسۍ کاغذو سۭتۍ چِٹھیو سۭتۍ یا پوسٹ آفِس سۭتۍ آز ہَسا چھِ گَژھان یہِ یۄس أزِچ جَنریشَن چھِ نِو جَنریشَن چھِ اَتھ منٛز ہَسا چھِ گَژھان یہِ بَے ڈِجِٹٔلی تُہۍ ہَسا چھِو آن ل این کَران پے گوٗگٕل پے چھُوا کَران فون پے چھُوا کَران اؠم پے چھُوا کَران اَمہِ سۭتۍ ہَسا چھِ ہٮ۪کان یہِ ڈِفرَنشیٹ گٔژھِتھ